مےٚ چھِ زٕ بٲے تہٕ ترٛےّ بیٚنہِ اَگر وُچھو ساروٕے بارنیو منٛز أسۍ ساروٕے کھۄتہٕ کٔمیٖن چھُس بہٕ یِوان ماننہٕ تِکیازِ مےٚ چھِ شَرارتھ کھسان پیٖتین پٮ۪ٹھ تہٕ یِم باقٕے بٲے میٲنۍ چھِ یا بیٚنہِ چھِ تِم چھِ سٮ۪ٹھاہ نَرِم یِم چھِ سیوٚدٕے موم تہٕ مےٚ چھُ پَتہ یُس یہِ شَرارت کھسٕنۍ میٲنۍ چھِ یہِ چھُ نہٕ ٹھیٖک کیٚنٛہہ مَگر بہٕ چھُس ہیوان اَتھ شرارَتس پَنٕنِس پٮ۪ٹھ کَنٛٹرول کَرُن تِکیازِ مےٚ چھِ پَتہ نہ چھُ یہِ میانے خٲطرٕ جان تہٕ نہ چھِ یہِ باقین لُکن خٲطرٕ جان تِکیازِ مٔنٛزۍ چھِ موموٗلی کَتھِ پٮ۪ٹھ بَکواس گژھان تہٕ دۄن اِنسانن درمیان دوٗرِرُک وَجوٗہات ہَکان یہِ شرارت بٔنِتھ تہٕ لِہاظا کٔرِتھ مےٚ چھُ سٮ۪ٹھاہ شوق بہٕ گوٚژھُس یہِ پَنٕنۍ یۄس یہِ شرارت چھِ اَتھ پٮ۪ٹھ گوٚژھ بہٕ ہیٚکُن قٲبوٗ پٲیِتھ